بہٕ چھُس واش کَران پَنٕنۍ کٕلوتھٕس واشِنگ مِشیٖن مَنٛز تہٕ پَتہٕ چھُسَکھ بہٕ کَران تِم کٲم اَتھہٕ سۭتۍ تہِ چھُسَکھ چھلان پَتہٕ چھُسَکھ بہٕ تِم سوزان کَران تراوان تاپَس آفتابَس اگر نہٕ تیٚلہِ آسہِ تھاوان ژھٮ۪دنِس کُنہِ جایہِ ژھٮ۪دُن مطلب یعنی کہِ رودَس وودَس نہٕ کِہیٖنۍ پَتہٕ چھِ ہوا وَوا سۭتۍ تِم گَژھان تہٕ یہِ یِتھ کٔنۍ چھُس بہٕ پَنٕنۍ یعنی کہِ واریاہ پَنٕنۍ کٕلوتٕھس یہِ کَران تاکہِ تِمَن مَنٛز گوٚژھ نہٕ یہِ ژھۄٹھ وۄتھ تہِ لارُن کِہیٖنۍ تہٕ یِم چیٖز چھُس بہٕ اَمہِ موٗجوٗب کَران تاکہِ أسۍ کَرو کٲم یِہَن گٔژھہِ گژھٕنۍ یعنی کہِ روز یِم کَژھَن صاف روزٕنۍ تہٕ یِم گَژھَن نہٕ یِم کَرٕنۍ کیٚنٛہہ اَتہِ گَژھہِ نہٕ ویسٹ ویسٹ روزُن کِہیٖنۍ أسۍ چھِ کَران سٕپِن تہِ چھِ أسۍ کَران تہٕ ٲں یعنی کہِ سٕپِن تہِ چھِ أسۍ کَران تہٕ تمہِ کِن چھِ أسۍ کَران کٲم یعنی کہِ سِپِن سۭتۍ تہِ چھِ گَژھان اَسہِ سٲری پَلو وَلو صاف تہِ یِم چیز چھِ أسۍ کَران واریاہ ایپلاے پَنِنس یَتھ مَنٛز روز مَرا لایفہِ مَنٛز پَنٕنۍ پَلو ہۄکھناونَس مَنٛز پَلو پَنٕنۍ صاف کَرنَس مَنٛز